ہیٚلو ہیٚلو اَس اَسلام علیکُم ؤنِو حظ اَہَن حظ اَچھا ییٚتہِ حظ چھِ کُکیٖز تہِ چھِ کیک تہِ چھِ پُلَم کیک تہِ چاکلیٹ کیک چھِ واریاہ قٕسمٕکۍ حظ چھِ یہِ خَتاے چھِ مِٹھٲے چھےٚ تۄہہِ ؤنِو کیٛاہ کیٛاہ چھُو آرڈَر کَرُن ؤنِو آ شِرمال تہِ سورُے کیٚنٛہہ حظ سورُے کیٚنٛہہ سورُے کیٚنٛہہ چھُ ایٚویلیبُل ییٚتہِ کۄس حظ بیٚل باٹَم نہَ حظ نہَ تہِ چھُ نہٕ اَز بنان کیٚنٛہہ اَز چھُ وۅنۍ نوٚوُے نوٚوُے کُکیٖز کوکونٹ حظ تِم حظ چھِ وُہہِ رۄپیہِ تہِ تٕرٛہ یُتھ اِنسان وَنہِ دَہہِ تہِ وُہہِ تہِ وُہ رۄپیہِ تہِ حظ چھُ گژھان دَہ رۄپیہِ تہِ چھ گژھان پانٛژھ رۄپیہِ تہِ چھِ گژھان ؤنِو حظ کیٛاہ چھُ تھاوُن وُہہِ رۄپیہِ اَچھا ٹھیٖک حظ چھُ اَچھا ٹھیٖک اَچھا حظ ٹھیٖک کۭتیاہ حظ توتہِ تُہۍ چھُو وَنان جورا جورا کٔژ شےٚ ڈَبہٕ چھا تھاوٕنۍ ترٛےٚ ڈَبہٕ چھا تھاوٕنۍ ترٛےٚ ترٛےٚ ڈبہٕ ٹھیٖک حظ چھُ تۄہہِ کیٛاہ چھُو فَنٛگشَن چھِ حظ کِنہٕ اَچھا ٹھیٖک آ آ پُلَم کیک تہِ حظ چھِ چاکلیٹ دار تہِ چھُو تَتھ تہِ حظ آسان پَنٛژاہ رۄپیہِ شیٹھ یہِ حظ چھُ پانَس تام یُتھ اِنسان ہیٚیِہِ ہے کیٚنٛہہ نہَ حظ چھُ نہٕ یہِ کیٚنٛہہ چھُ نہٕ پَتہٕ کَرو أسۍ تٔمی ساتہٕ ییٚمہِ ساتہٕ تُہۍ نِیو ہے کیٚنٛہہ نہَ حظ چھُ نہٕ کیٚنٛہہ چھُ نہٕ أسۍ چھِ تَتھ خٲطرٕ تہٕ کیٚنٛہہ چھُ نہٕ اَسہِ تُہۍ یِیو وارٕکار یہِ نِیو اَسہِ تھٲوو آرڈر تَیار تہٕ پَتہٕ کَرو أسۍ أتی کَنسیشَن کیٚنٛہہ چھُ نہٕ تُہۍ کٔرِو فِلحال ؤنۍوٕے یوت کیٛاہ کیٛاہ چھُو نِیُن کٕم حظ اَدٕ حظ ٹھیٖک چھُ پُلم کیک سادٕ تہِ اَد حظ اَدٕ حظ اَدٕ حظ بیٚیہِ ما حظ کیٚنٛہہ آ اَہَن حظ ڈرے فرٛوٗٹ سورُے حظ ڈرے فرٛوٗٹ تہِ مِٹھٲے سورُے کیٚنٛہہ سورُے کیٚنٛہہ چھُ بَنان اَدٕ حظ اَدٕ حظ آ روٹھ تہِ چھِ بَنان تِم بَجہِ بٲکِر خانہِ تہِ چھِ بَنان یِم حظ یِم چھِ نِوان تِم نۄشہِ

اَدٕ حظ اَدٕ حظ اَدٕ ٹھیٖک حظ چھُ وعلیکُم سلام کیٛاہ حظ تُہۍ تۄہہِ کَر چھُو ضروٗرت شامَن چھُو حظ کِنہٕ کٲجسٕے پٮ۪ٹھ نہَ نہَ تُہۍ یِِیِو نہَ حظ نہَ تُہۍ ییٖزیٚو یوٗرۍ کیٛازِکہِ اَسہِ چھُ کَرُن حِساب تہِ کَنسیشَن کرنوو نہَ حظ کٔرِو اَسہِ أسۍ کَرو وۅنۍ ییٚتی ییٖزیٚو ژور پانٛژِ بَجہِ ییٖزیٚو آ آ کیٛاہ نہَ حظ چھُ نہٕ پَرواے کیٚنٛہہ چھُ نہٕ اَسہِ آسہِ ییٚتی نفر بہٕ تھاوٕ تٔمِس ؤنِتھ اتھ تھاوو أسۍ کٔرِتھ پانے تۄہِہ چھُو نِنُے یوٚت اَدٕ سا وعلیکُم اَسلام